سٲنِس ایریاہَس منٛز چھُ نہٕ کانٛہہ تہِ تیُتھ اَکھ سَپوٹٕس سیٚنٹَر یَتھ منٛز أسۍ پَنُن ناو اِنلِسٹہٕ کٔرِتھ فارم سَبمِٹ کٔرِتھ ٹرٛایلٕز دِتھ کیمپٕس دِتھ پَتہٕ سٲنۍ سِلیٚکشَن گژھِ بَٹ یہِ کَتھ ؤنۍ مےٚ یِمہِ برونٛہہ کِس کۄسچنَس کۄسچن کِس آنسَرَس منٛز تہِ زِ ییٚتہِ چھِ کینٛہہ آرگنایزیشَن یِم ٹورنامیٚنٛٹ آرگنایِز کَران چھِ یَتھ منٛز صرف اَکھ سَپوٹسُک یُس شوقیٖن آسہِ یُس گِنٛدنُک شوقیٖن آسہِ یُس گِنٛدنُک جَزبہٕ تھاوَن وول آسہِ سُہ چھُ پاٹِسِپیٹ کَران بٲقی چھَنہٕ یَپٲرۍ کانٛہہ تیُتھ اَکھ سَپوٹٕس سیٚنٹَر کِہیٖنۍ یَتھ منٛز أسۍ پَنُن ناو لِسٹ کٔرِتھ فارم سَبمِٹ کٔرِتھ أسۍ ٹرایلٕز دِتھ أسۍ کُنہِ أکِس تَتھ مُقامَس تانۍ واتو ییٚتہِ اَسہِ بیٚنِفِٹ میلہِ یَتھ منٛز أسۍ سَپوٹسُک اَکھ پوٗرٕ اَکھ فٲیدٕ تُلو بیٚیہِ اَکھ چیٖز چھِ یہِ زِ یُس سانہِ آرگنایزیشنہٕ چھِ یَپٲرۍ یِم ٹورنامنٹہٕ آرگنایز کَران چھِ ییٚتہِ چھِ کینٛہہ ییٚتہِ چھِ أسۍ ٹیٖمہٕ سَبمِٹ کَران فی دِوان ڈیٹ اِز اوٚنلی بِکاز آف تَتہِ چھُ بنیومُت سُہ صرف اَکھ سُہ سَپوٹٕس بِزنِس اَکھ ییٚتہِ چھُنہٕ کانٛہہ تیُتھ سَپوٹٕس سنٹَر کینٛہہ بیٚیہِ کٔر مےٚ بیٚیہِ ووٚن مےٚ یہِ تہِ اَکھ یہِ اَکھ کَتھ یہِ پٔتمِس کۄسچَن کِس آنسَرَس منٛز زِ یِم سکوٗل گویِنٛگ سٹوٗڈَنٛٹ چھِ تِمَن خٲطرٕ چھِ تھوڑا بیٚنِفِٹٕس میلان ییٚلہِ تم مِڈٕل سکوٗلَن منٛز یا ہاے سکوٗلَن منٛز پَران چھِ آسان تِمَن مَنٛز چھِ کینٛہہ سَپوٹٕس اِویٚنٛٹٕس گژھان بٲقی اوٚوَرآل چھِنہٕ یَپٲرۍ کانٛہہ تیُتھ کانٛہہ اِویٚنٛٹ گژھان کینٛہہ یَتھ منٛز سٲنۍ یوٗتھٕس پاٹسِپیٹ کٔرِتھ اَمیُک فٲیدٕ تُلہن